ہِنٛدُستانَس منٛز کیٚنٛہہ مشہوٗر نَژنٕکۍ طٔریقہٕ چھِ یِم کَتھک کَتھک کولی مٔنی پوٗری کُچہِ پوڈی اُڈِسی بھنگرا گربا بیٚیہِ چھِ مشہوٗر اکھ نَژن واجین اِنٛڈیاہَس منٛز سۄ چھِ سَپنا چودری